نگیٹِو ایٚکٕس ایٚکٕسپیٖریَنٕس چھِ مےٚ یہِ زِ اَمیُک یُس یُس یہِ پروڈَکٹ چھُ یہِ چھُ ییٚلہِ استعمال چھِ یِوان کرنہٕ پتہٕ چھِ کینٛہہ ٹایمہٕ باد کینٛہہ ٹایمہٕ باد چھُ امِچ یۄسہٕ چمک چھُ سۄ چھِ کم گژھان امِچ اِنکہِ ہِنٛز چمک چھِ کینٛہہ ٹایمہٕ باد گژھان کم اور اور کیژن کیژن پروڈکٹن منٛز کیژن چیٖزن منٛز وٕچھ آو مےٚ یہِ تہِ لبنہٕ زِ اکھ چیٖز چھِ بٕتھِ نِب چھِ آسان یہِ چھِ کینٛژن کیژن چیٖزن منٛز یہِ ہؠکان آٹومیٹِکلی پھٔٹِتھ پانے ہؠکان پھٹِتھ اور نگیٹِو سؠنٕس چھِ یِہوے زِ مےٚ یُس اتھ پروڈکٹس منٛز آو نیگیٹو سینس یعنے کہِ غلط سینٕس یُس مےٚ اتھ پروڈکٹس منٛز آو یِہوے سُہ آو یہِ زِ کینٛہہ ٹایمہٕ باد چھِ یہِ چٔلتھ کینٛہہ ٹایمہٕ بعد چھِ اِمچ گژھان ٹھیٖک ٹھاک چمک دِوان مگر کینٛہہ ٹایمہٕ باد چھِ یہِ اِنک یہِ چھُ تھوڑا کم امہِ چمک چھُ کم گژھان باقٕے باقٕے چھُ ٹھیٖک ٹھاک پروڈکٹ باقٕے چھُنہٕ وننُک ضروٗرت کہیٖنۍ تہِ بس یہوے چھُ وننُک ضروٗرت زِ اتھ چھِ گژھان اِنک کیٚنہہ ٹایمہٕ باد امِچ چمک چھِ گژھان کم اور کینٛژن کینٛژن پروڈکٹن منٛز چھِ یہِ تہِ سپدان زِ اَتھ یۄس یہِ نب چھِ یہِ چھِ ہؠکان بٕتھِ پھٹِتھ باقٕے چھُ ٹھیٖک ٹھاک اوکے